بہٕ ہسا گٔیَس اَکہِ دۄہ شَہر ییٚلہِ بہٕ شَہر تام گٔیَس مےٚ ہسا ٲسۍ پونٛسہٕ تِم پے مےٚ سٲری پَتھَر ییٚلہِ مےٚ تِم سٲری مطلب پَتھَر مطلب رٲے مےٚ تِم سٲری پونٛسہٕ بہٕ چھَس دَپان وۄنۍ کیٛاہ کَرٕ بہٕ مگر اَکھ سو ییٚلہِ بہٕ سومو ہۄتھ کھٔژٕس مطلب تَتھ منٛز یُس ڈرٛیوَر اوس مطلب تَمیُک پایلایِٹ تَمہِ دوٚپ بِچارَن دوٚپُن ژےٚ چھُے نہٕ کَہانۍ تہِ ٹٮ۪نشَن ہیوٚن بہٕ دِمہٕ وَلہٕ ژٕ مےٚ سۭتۍ تَمہِ سُہ أنِس بہٕ بَرابَر تَتہِ پٮ۪ٹھ گَرٕ تام مطلب کہِ کِہیٖنۍ ووٚن مطلب کِراے وِراے ہیٚژٕن نہٕ کِہیٖنۍ تہِ تِکیٛازِ تہِ سُہ اوس مطلب واریاہ اَصٕل مطلب کھٮ۪ن چٮ۪ن تہِ کھیٛانٲنَس مگر مُفتَس منٛزٕے مگر تیٚلہِ تہِ ووٚنُن نہٕ کھٮ۪ن چٮ۪ن تہِ کھیٛانٲنَس تہٕ دوٚپُن بیٚیہِ مَہ چھُے کیٚنٛہہ ضوٚرَتھ مگر سُہ اوس واریاہ اَصٕل ڈرٛیوَر